اَسَلامُ علیکُم یہِ چھِ حظ لوکَل چَنٛگ سِٹی رٮ۪سٹورَنٛٹ نِو بَس سِٹینٛڈ اَننت ناگ تہٕ مےٚ حظ اوس فُڈ کَرُن آرڈَر اۭں پِزا اوس مےٚ آرڈَر کَرُن تہٕ اَتھ کوٗتاہ ڈِسکاوُنٛٹ چھُ مِلان یہِ گژھِ واتُن سَتھ بَجے سٲنِس شاپَس پٮ۪ٹھ سٲنِس شاپَس چھِ ناو اَحسان جَنرل سٹور تہٕ یہِ گَژھِ سَتھ بَجے واتُن سٲنِس شاپَس پٮ۪ٹھ تہٕ اَتھ کوٗتاہ ڈِسکاوُنٛٹ چھُ تہِ گژھِ اَسہِ پَے لَگٕنۍ